فلمَن ہٕنٛز اگر کتھ کرو مےٚ حظ چھ واریاہ فِلمہٕ پَسَنٛد تہٕ مگر یہِ مےٚ ساروٕے کھۄتہٕ زیادٕ چھِ پَسَنٛد سۄ چھِ مےٚ قَسَم سے سَلمان خانٕنۍ پَسَنٛد تیرے بِن یِمَن مَنٛز حظ چھُ مطلب تٔمۍ سُنٛد سُہ سٹایل چھُ مےٚ واریاہ زیادٕ خۄش گَژھان سُہ پَلَو لاگنُک طٔریقہٕ تہنٛد تِم پَلَو کھُلہٕ پلو مطلب سُہ کھُلہٕ پیٚنٹ تتھ مَنٛز لٲگِتھ آسان کوٹ آسان لٲگِتھ مَس آسان سُہ تیرے نام ہیٚو تھٲیِتھ یہِ بیاکھ چھِ تٔمۍ سٕنٛز اکھ موٗوی قَسَم سے تتھ مَنٛز چھ یہِ یہِ تتھ مَنٛز ہیٖرایِن چھِ سۄ حظ چھِ سٲڑ لٲگِتھ آسان تہٕ مےٚ چھِ واریاہ زیادٕ پَسَنٛد سٲڑ گَژھان لاگٕنۍ مےٚ اوس واریاہ زیادٕ خۄش گَژھان کہِ بہٕ تہِ لاگہٕ ہا سٲڑ تہٕ اَسہِ اوس خانٛدَر اوترٕ ییٚمِسن بٲیِس حظ تہٕ پَتہٕ اَننو مےٚ سٲڑ کرنٲوٕم آرڈر تہٕ تتھ پٮ۪ٹھ بَناونٲو مےٚ سٲڑ تہٕ مےٚ لوگ تتھ پٮ۪ٹھ سۄ سٲڑ